مےٚ چھِ وُچھمُت یہِ کیٛازِکہِ أسۍ ٲسۍ کالیج گژھان تہٕ مےٚ چھِ واریاہ زیادٕ مُشکِلات آمٕتۍ تور اَسہِ چھِ یور چھَتہٕ بَل چھُ اَسہِ کٔنڈ پورۍ کۄلگٲمہِ چھتہٕ بَل چھُ اَسہِ کالیج تور چھُنہٕ ٹرانَسپوٹُک کینٛہہ اِنتظامَا کِہیٖنۍ تہِ بیٚیہِ تَہِ واریاہ اورٕ یورٕ گڑٕوڑٕ بَنے مٕتۍ روڈَس تَتہِ ییٚلہِ أسۍ ییٚلہِ وۄں پیدل تہِ ٲسۍ آسان پکان پَتہٕ اوس روٗد ووٗد آس لوگمُت اورٕ ٲسۍ یِوان گاڑِ وٲلۍ تِم ٲسۍ سیٚودُے آسان پَکان تہٕ اَسہِ ٲس کھژان تیٖژاہ چھِکہٕ تِمَن گڑَن منٛز اوس آسان آب گوٚمُت جمع توڑ اوس نہٕ بِلکُلے وَنۍ اگر أسۍ آٹوٗ اوسس نا کَران سُہ اوس دپان ؤلو دِیو اَکھ اکھ نفر رۄپی ہَتھ أس ٲسۍ سٹوڈَنٹ ٲسۍ کتہِ انہو ہتھ ہَتھ رۄپیہِ تٔمِس دِمہٕ ہاون چھُ نا یہِ چھُ سونٛچن لایق کَتھ تہٕ یہِ چھِ مےٚ زندگی منٛز مُشکِلات گٔمٕتۍ تور کالج ییٚلہِ کھژَان چھِ أسین